اَسَلام علیکُم ہیٚلو سَلامُ علیکُم جِناب اَیاز صٲب چھِوا تُہۍ چھِوا ٹھیٖک تۅہہِ اوسوٕ اوترٕ آسان ہُہ شبیٖر احمد کامہِ کِژھ کٲما کارا کَران سُہ اَچھا تۅہہِ کیٛاہ اوسوٕ کَرُن اَچھا اَچھا تٔمۍ ؤنِو دوٚپُن مےٚ یِمن چھِ گِلاس آ تۅہہِ کٲتیٛاہ کُلۍ چھِو ٹوٹل گِلاس ژورن پانٛژن کُلٮ۪ن کیٛاہ نیرِ تۅہہِ چھُناہ ہُتہِ یہِ مےٚ بوٗز تُہۍ چھُو ہُتہِ وارِ منٛز تہِ کیٛاہتام بیٚیہِ چھُو دَپان نو مَکان تۅہہِ بَنومُت تَتہِ چھُ کیٛاہتام گِلاس

اَچھا اَچھا

اَچھا گوٚو تِم چھِ وارِیاہ گوٚو تِم چھِ وارِیاہ بٔڈۍ کُلۍ تِمن کُلٮ۪ن ہٕنٛزٕے وٲنٛس کیٛاہ تقریٖبن اَچھا

گوٚو تیٚلہِ چھِ یِم اول نمبر گِلاس اَچھا اَچھا گوٚو یِمن چھُ بوٚڈ سایِز ماز گِلاس ماز گِلاسہٕ تۅہہِ چھا یِمن کُلٮ۪ن کَٹٲے کٔرمٕژ کِنہٕ یِمن چھِ کَرنَے کَٹٲے ٲسمٕژ پَرُس نا یہِ یُتھ ونٛدس منٛز چھِ کَٹٲے کَران یہِ چھَو پَرُس تۅہہِ یِمن کَٹٲے کٔرمٕژ سارٕنٕے کُلٮ۪ن کِنہٕ یِمن چھِ کَرنے کَٹٲے کیٛازِ نہَ اَصلی یُس یُس یہِ کَٹٲے چھَناہ کُلِس کٔرمٕژ آسان سُہ کُل چھُ پٮ۪وان والُن سَہل کیٛازِ کہِ یُس یہِ گِلاس والُن پٮ۪وان چھِ یہِ چھُ سۅنٕرۍ کار یہِ چھُ پٮ۪وان والُن سَہل پَہن یُتھ یہِ یَتھ کُلِس کَٹٲے چھِ کَرنے آسان تَتھ کُلِس چھِ پٮ۪وان تَکُر والُن گِلاسہٕ اَچھا اَچھا کُل کٲتیٛاہ ڈبہٕ وَسن یِمن کُلٮ۪ن اگر أسۍ باغ بہٕ ہٮ۪مہٕ تۅہہِ کٲتیٛاہ ڈَبہٕ کُل مِلا کَر پَرُس ہیٚژھے یہِ پَرُس کٕنے پَرُسچھُو تۅہہِ کٕنۍمِتھ تۅہہِ ییٚتہِ گِلاس کمِٔس تام کٔہۍ کٕنیوٕ تۅہہِ ڈبہٕ کٔہۍ کٕنوٕ تۅہہِ پَرُس کِلوُن ڈَبہٕ یُہُس چھَنہٕ مارکٮ۪ٹس تِژھ ریٹ کیٚنٛہہ یُہُس گَژھ تقریٖبن مےٚ باسان کَمٕے شیٹھ رۄپیہِ تام گَژھ ڈَبہٕ یُہُس چھَنہٕ ریٹ چھَنہٕ کیٚنٛہہ مارکٮ۪ٹس منٛز چھُنہٕ گِلاس کیٚنٛہہ مارکٮ۪ٹس منٛز چھُنہِ یُہُس گِلاس چَلان تٮُ۪تھ کیٚنٛہہ تہٕ یُہُس گَژھِ اگر تُہۍ گِلاسن منٛز بَرابٔری چھَو شیٹھن رۄپین منٛز چھَو بَرابٔری ڈبس ڈاے ہتھ وسنا ترٛےٚ ہتھ وسنا سۅادے زٕ ہتھ وسنا تیٚلہِ سوزَکھ بہٕ نَفر تہٕ أسۍ والو تیٚلہِ یِم پانٛژٕٹھ ہٲٹھ رۄپیہِ دِمو أسۍ ڈَبس پانٛژٕہٲٹھ رۄپیہِ بہٕ دِمو پۄنٛسٕے تۅہہِ نقدٕے اَکی وِز تَمہِ ساتہٕ بہٕ مۅکلاو وٲلِتھ بہٕ دِمہو تٔتی پۄنٛسہِ وۅنۍ کَتہِ یِمہٕ بہٕ سَے ہٮ۪تھ بیٚیہِ أسۍ سوزٕہوٗکھ بہٕ یِمہٕ پتہٕ گۄڈٕ نظر دِنہِ تَتھ رنٛگ چھُسا کھوٚمُت بَرابر تہٕ پَتہٕ سوزہوٗکھ تیٚلہِ پَگاہ والہِ واتہِ نَفر آ تیٚلہِ گوٚو تی اَز گٔے برٛٮ۪سوار جُمحہ تہٕ بٹوارِ پٮ۪ٹھٕے یِمو تیٚلہِ نَفری اَچھا اَچھا اَچھا اَچھا